بہٕ چھُس سونٛچان اتھ مُتعلق زِ تتہِ چھِ یِوان تتہِ چھِ یِمَن پوٗرٕ اوپرچُنٹیٖز یِوان مےٚ دِنہٕ کالیجزن منٛز یونِورسٹین منٛز کینٛژن یوٗنِورسٹیزن منٛز چھُنہٕ یا کالیجن منٛز چھُنہٕ یِوان یِمَن پوٗرٕ اوپرچُنٹی دِنہٕ کینٛہہ مگر اگر أسۍ وٕچھو یہِ چھُ یہِ چھُ گرِکۍ گرِکٮ۪ن تام اور روٗرَل ایریاز یِم زن چھِ یِم گامٕکۍ تہٕ بیٚیہِ وُمینز یِمن چھنہٕ یِمن چھِنہٕ ییٚتہِ دِوان سۄ تعلیٖم حٲصِل کرنہٕ دِوان کینٛہہ یۄس زن کہِ یۄس زن کہِ یۄس زن کہِ مٔہنین چھِ دِوان کرنہٕ اور اتھ مُتعلق چھُس بہٕ یی یژھ یی سونٛچان کہِ یِمن چھُنہٕ پوٗرٕ یِوان دِنہٕ روٗرَل یِم زن یِم آسان چھِ روٗرَل ایریازن پٮ۪ٹھ اور بیٚیہِ یِمن وُمینن یِم چھنہٕ یِوان پوٗرٕ اوپرچُنٹیز أمہِ حساب دِنہٕ یِوان کینٛہہ